ہٮ۪لو وَعلیکُم اَسَلام اَسَلام علیکُم بلکُل حظ بلکُل بَس حظ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک شُک شُکُر رۄبس کُن بلکُل بل بلکُل بلکُل ییٚتہِ چھِ وارِیاہ جایہِ چھِ ییٚتہِ بلکُل بلکُل بلکُل تۄہہِ چھَو فُل فیملی ٹٕرپ حظ جی جی

بل بلکُل تۄہہِ کَھسہِ سون کَمس کَم شےٚ ٹُو ٲٹھ کیٚنٛہہ رینٛجس منٛز کھسوٕ تۄہہِ سون مگر تَتھ منٛز چھُو تۄہہِ اٮ۪کامڈیشن چھَو تۄہہِ پنٕنۍ تَتھ منٛز سۄ سۄ گَژھِ نہٕ سٲنۍ تَتھ منٛز کھٮ۪ن چٮ۪ن تہِ گوٚو تۄہہِ پنُن تَتھ منٛز آ بلکُل تَتھ منٛز ہیٚکہِ تۄہہِ شےٚ ٹُو ٲٹھ رینٛجس تانۍ گٔژھِتھ سون بلکُل بلکُل باقٕے گوٚو تۄہہِ سُہ پتہٕ پانہٕ تانۍ تۄہہِ کَمہِ آیہِ کیٛاہ کھیٚیِو تہٕ گٲڑۍ روزِ تٔتی سٲنی ٹروٕل والِنٕے ہِنٛز سۄ روزِ بلکُل بلکُل اَدٕ تۄہہِ چھَو نَہ نَہ تۄہہِ چھِو پٮ۪وان ہاف پیمنٛٹ پٮ۪وان تھاوٕنۍ گۄڈٕ کٔرِتھ تہٕ پتہِ پتہٕ وٕچھُو أسۍ باقٕے سُہ ہٮ۪کو پتہٕ ٹٕرپ ختٕم گٔژھتھ تہِ ہٮ۪کو سَہ اٮ۪نٛڈس پٮ۪ٹھ تہِ سُہ چھِ پتہٕ پنٕںۍ مرضی ٹھیٖک ہاں ہاں بلکُل

ٹھیٖک چھُ ٹھیٖک چھُ